مےٚ مےٚ چھِ ناو طیبہ سمد میٛٲنِس مٲلِس چھِ ناو عبدل سمد أسۍ چھِ روزان قاضی پورہ یہِ چھِ بانڈی پورہَس منٛز اَکھ گام تٔتی چھِ أسۍ روزان مےٚ چھِ فیملی منٛز پنٛنہِ مول موج بیٚیہِ چھِ أسۍ زٕ بیٚنہِ بَجہِ بیٚنہِ چھِ مےٚ ناو بِسما بیٚیہِ چھِ مےٚ بوے یُس میٛانہِ کھۄتہٕ زیُوٚٹھ تٔمِس چھِ ناو توفیٖق سمد أسۍ چھِ شاٹ فیملی مگر چھِ اَسہِ واریاہ ہٮ۪پی پانہٕ ؤنۍ روزان أسۍ چھِ واریاہ خوش پانہٕ ؤنۍ فیملی سۭتۍ کیٛازِکہِ چاہے فیملی لَکٕٹ ٲسِنۍ بٔڑ ٲسۍتَن فیملی منٛز گژھن نفر آسٕنۍ تِم یِمَن سۭتۍ اِنسانَس ہیٚکہِ بٔنِتھ اَسہِ اوس بٕڈِبَب تہٕ البتہ سُہ گُزریاو پَرُس اَسہِ اوس واریاہ بٕڈِبَبَس سۭتۍ تہٕ سُہ گُزریٛاو پَرُس بیٚیہِ چھِ اَسہِ گَرٕسٕے منٛز پِتٕر تہٕ اَلبتہ گَرسٕے منٛز چھِنہٕ أسۍ چھِ الگ الگ وۄنۍ گوٚو چھِ ہُہ زٕ مکان اَسہِ پیٚتٕر سٕنٛدۍ ییٚتہِ ییٚتہِ مےٚ تِم پِتٕر بیٚنہِ ترٛےٚ چھِ بیٚیہِ چھِ پِتٕر بوے اَکھ بیٚیہِ چھِ تِمَن مول تہٕ موج اَسہِ چھِ واریاہ مَزٕ یِوان پِتٕر بیٚنٮ۪ن پانہٕ ؤنۍ پا پِتٕر بیٚنٮ۪ن اَسہِ میٛانہِ پِتٕر بیٚنہِ أسۍ چھِ ژیٖرۍ بیٚہوان أکسٕے جایہِ تہٕ أسۍ گژھو تِمنٕے ہُنٛد ژیٖرۍ یا یِن تِمَے سون پَتہٕ بیٚہمو أسۍ اِکوَٹے أسۍ گِنٛدو أسۍ کَرو واریاہ مَزٕ بہٕ چھَس بہٕ چھَس لَکٕٹ وۄنۍ ساروٕیو کھۄتہٕ یِمَن بہٕ چھَس پرنہِ گژھان تِمَن نِش ژیٖرۍ مےٚ تَگہِ نہٕ کانٛہہ کۄسچَن کِہیٖنۍ بہٕ چھَس گژھان پِتٕر بیٚنہِ نِش جلدی میتھُک کۄسچَن تَگہِ نہٕ مےٚ کِہیٖنۍ مےٚ تَگہِ نہٕ فِزِکسُک کۄسچَن کِہیٖںۍ مےٚ تَگہِ نہٕ کیٚمِسٹرٛیٖیُن کۄسچَن یہِ بہٕ گژھٕ جلدی پِتٕر بیٚنہِ نِش تِم دِنۍ مےٚ سُہ سالُو کٔرِتھ مِنٹَس أکِس منٛز مےٚ چھی نہٕ ضرورَت پیٚوان مطلب اگر بہٕ ژیٖرۍ گژھٕ کُنہِ جاے مےٚ چھِنہٕ پیٚوان ضرورَت ٹیوٗشَنٕچ پَتہٕ بیٚیہِ گژھٕ اَسہِ اگر ٹیوٗشَنَس منٛز کینٛہہ کٲم چھِ تھاوان یا کینٛہہ سکوٗلَس منٛز کینٛہہ کٲم اورٕ چھِ پَتہٕ شُرۍ پَتہٕ بیٚکہِ جاے ٹیوشَن گژھان اَسہِ پیٚیِو پَرنٲیِو سا اَسہِ ؤنِو یَتھ کیٛاہ چھُ مےٚ چھِنہٕ پیٚوان تہِ کَرُن کِہیٖںۍ مےٚ چھُ پیٚوان گژھُن خٲلی پنٛنٮ۪ن پِتٕر بیٚنٮ۪ن نِش تِم چھِ مےٚ دِوان سالُو کٔرِتھ فرٛٮ۪نٛڈ یِم مےٚ فرٛٮ۪نٛڈٕز چھِ فرٛٮ۪نٛڈٕز چھِنہٕ مےٚ تیٖتیٛاہ کینٛہہ بہٕ چھِس نہٕ زیادٕ تر فرٛٮ۪نٛڈٕز بَناوَن کِہیٖنۍ تہِ نہٕ بَس مےٚ چھِ یِمَے گامسٕے منٛز چھِ مےٚ اَکھ کوٗر فرٛٮ۪نٛڈ تٔمِس چھِ ناو اَفشانہ البتہ بہٕ چھَس نہٕ تٔمۍ سُنٛد گَرٕ نہٕ زیادٕ گژھان کِہیٖنۍ تہِ نہٕ اَسہِ چھِنہٕ مٲلۍ تھوٚمُت گَرَس منٛز یہِ ماحول کِہیٖنۍ فرٛٮ۪نٛڈٕز بَناوُک البتہ اَسہِ چھُ پاپہٕ وَنان دَپان چھُ تۄہہِ چھُ پِتٕر بیٚنہِ تُہۍ بَنٲیِو أمنٕے سۭتۍ فرٛٮ۪نڈشِپ تۄہہِ چھُ مِمی تُہۍ کٔرِو مِمی سۭتی فرٛٮ۪نٛڈشِپ تۄہہِ چھُ بٔے بارٕنۍ پانہٕ ؤنۍ تُہۍ تھٲیِو بارٕںۍ پانہٕ ؤنۍ فرٛٮ۪نٛڈشِپ پاپہٕ چھِ وَنان ساروٕیو کھۄتہٕ اَصٕل فرٛٮ۪نٛڈشِپ گٔے مٲلِس تہٕ ماجہِ سۭتۍ فرٛٮ۪نٛڈشِپ تمہِ علاوٕ کیٛازِ چھُ ضرورت تۄہہِ چھُ کینٛہہ آسان مِمی ٲسِو وَنان پاپَس ٲسِو وَنان تۄہہِ چھُ کینٛہہ آسان پِتٕر بیٚنٮ۪ن ٲسِو وَنان تۄہہِ کیٛاہ ضرورَت چھُ فرٛٮ۪نٛڈٕز بَننَس اَسہِ چھِ پاپہٕ زیادٕ تر خلافٕے اَتھ فرٛٮ۪نٛڈشِپ کُن سُہ چھِنہٕ دِوان اَسہِ بَناونہٕ کِہیٖنۍ البتہ وٕ چھِ مےٚ گامَس منٛز اَکھ وٮ۪س بَنیٛامٕژ یِہٕے افشانہ بَس یُتُے چھُ فیملی تہٕ فرٛٮ۪نٛڈٕز